کٔشیٖر منٛز چھِ واریاہ تِم کاروبار یِم نہٕ وُنہِ زیادٕ یِمن نہٕ زیادٕ عروٗج چھُ کِہیٖنۍ مثلاً کے طور پے ییٚتہِ چھِ سارنٕے گَھرَن منٛز لَکچہِ لَکچہِ وارِ آسان تہٕ لَگ بھَگ چھِ سارنٕے گَھرَن منٛز سبزی آسان تِمَے گامٕکۍ روزَن وٲلۍ چھِ منٛزٕ زیادٕ وۄبداوان تِم چھِ پَتہٕ سُہ سبزی کٕنان شَہرَن منٛز تہٕ پَتہٕ چھُنہٕ تیوٗتاہ چھُنہٕ آسان مُشکِل کِہیٖنۍ أکِس اِنسانَس خٲطرٕ کہِ سبزی مِلنہٕ کِہیٖنۍ ہَر أکِس گلی کوچَس منٛز چھِ زٕ ترٛےٚ ریٖڈِ یا آٹوٗ وٲلۍ آسان سبزی ہیٚتھ تہٕ تَوَے چھُنہٕ پیٚوان آنلایِن آنلایِن چھِنہٕ ہیٚکان اِنسان تمِچ ضُروٗرت محسوٗس کٔرِتھ کِہیٖنۍ کیازِکہِ تٔمِس چھَنہٕ ٲں تمیُک سُہ زیادٕ میسر آسُن چھُ لوکن اَتھ اَتھ آنلاین چیٖزَس کُن متٲثر چھُنہٕ سُہ تِمن چیٖزَن کُن گژھان کِہیٖنۍ